اَلسَلامُ علیکُم بہٕ حظ چھُس بنٛڈٕ پورِ حظ روزان تہٕ سٲنِس علاقَس منٛز ییٚلہِ بَنیٛاو نَہ حظ ایٚم ایٚل اے حظ یہِ نِظام دیٖن بَٹ صٲب تِمو کٔرٕکھ زبردست کٲم حظ ییٚتہِ سٲنِس علاقَس حظ تہٕ پَتہٕ وُچھو أسۍ اَگر سَرپنٛچ وُچھو سَرپنٛچ بَنیٛاو خالہٕ صٲب اللہ تعالیٰ کٔرنیٚس رُت واریاہ اصٕل اِنسان اَگر کُنہِ ساتہٕ بُلاوان چھِس پانٔے دوران دوران کھۄر ننہٕ وورٕے حظ یِوان تہٕ واریاہ اصٕل کٲم حظ کران لایٹہٕ لَگایَن ییٚتہِ ٲس اَنہِ گٔٹ رات کیٛتھ ٲسۍ برٛیٚکھ وَسان یِمو کوچو دورو مٔنٛزۍ أمۍ لَگایہِ لایٹہٕ حظ اَتۍ بَڑٕ اصٕل سہوٗلیت آیہِ تَمہِ سۭتۍ نَلکہٕ حظ آیہِ اَتہِ ٲسنہٕ نَلکہٕ اسہِ ییٚتہِ کِہیٖنۍ آب حظ آو اصٕل خاص کٔرِتھ یُس یہِ لایٹَن ہُنٛد اوس نا حظ اَتھ منٛز اوس اَتھ منٛز اوس أمِس حظ أمِس ایٚم ایٚل اے سُنٛد تہِ اَتھہٕ حظ واریاہ اصٕل پٲٹھۍ تہٕ لایٹہٕ حظ آیہِ ہَسپَتالَس نِش لٲجِکھ حظ لایِٹ وَتہِ پٮ۪ٹھ حظ لٲجِکھ مَسجِد نِش حظ لٲجکھ لایِٹ حظ آیہِ واریاہ اصٕل یہِ گوٚو واریاہ اصٕل حظ تہٕ وۄنۍ ییٚمہِ ساتہٕ یِمَن بُلاوان چھِ تَمہِ ساتہٕ حظ چھِ یِوان اَگر کُنہِ ساتہٕ کیٚنٛہہ کٲم چھِ آسان تَمہِ ساتہٕ تہِ چھِ بِچار یِوان پانٔے وننہٕ کَرنہٕ روٚستُے تہٕ وۄنۍ اَگر ایٚم ایٚل اے صٲب وُچھو ایٚم ایٚل اے صٲب تہِ آز چھُنہٕ وۄنۍ کِہیٖنۍ تہِ لیکن ییٚمہِ ساتہٕ اوس تَمہِ ساتہٕ اوس بَڑٕ اصٕل کیٛاہ چھِ اَتھ وَنان حظ ریٚسپانٛڈ میلان تِمَن ہنٛدۍ سۭتۍ واریاہ ہیٚلٕپ حظ میلان تہٕ بیٚیہِ حظ گٔے کٲم یِم اسہِ کوچہٕ ٲسۍ تِمَن ٲں تِم ٲسۍ خراب تِمَن ہِنٛز حالت ٲس واریاہ خراب تہٕ آز اَگر وُچھو تِمَن لَگٲے یِمو ٹایلہٕ تِمو سۭتۍ آیہِ واریاہ سہوٗلیَت ڈرٛینہٕ آس تِم بَنایَکھ تِمو سۭتۍ آیہِ واریاہ سہوٗلیت تہٕ خاص کٔرِتھ یِم بوٚنِم اسہِ یِم بوٚنِم روڈ اوس تَتھ ٲس نہٕ ڈرٛینٕے کِہیٖنۍ تَتھ تہِ دِژٕکھ ڈرٛین بَڑٕ اصٕل حظ کُنہِ کُنہِ جایہِ ترٛٲوٕکھ باجِر تہِ وَتہِ کُنہِ جایہِ لٲجکھ لٲگِکھ ٹٲل تہِ تہٕ اَگر وُچھو اوٚوَرآل آیہِ واریاہ سہوٗلیَت یہنٛدِ سۭتۍ تہٕ اسہِ ٲس دۄن محلَن اوس اسہِ اَکۄے نَلکہٕ آز چھِ اسہِ ماشاء اللہ آز چھِ واریاہ آز چھِ محلَس منٛز اسہِ ژور پانٛژھ نَلکہٕ یِمَن نِش آب چھِ أسۍ رَٹان یا لایٹہٕ وُچھِو سٲنِس مَحلَس منٛز چھِ ترٛےٚ ژور لایٹہٕ حظ لٲگِتھ تِمو سۭتۍ تہِ آیہِ واریاہ سہوٗلیَت تہٕ سورُے اَگر وُچھو سہوٗلیت آیہِ واریاہ یِمو کٔرٕکھ واریاہ محنت کٔرٕکھ کٲم کٔرٕکھ واریاہ